یَس ہَسا یہِ کٲشِر زبان چھِ أسۍ چھِ واریاہ خۄش اَسہِ چھَےٚ یہِ زبان کٲشِر زبان أسۍ چھِ ہٮ۪کان ہرکٲنٛسہِ سۭتۍ کٲشِر پٲٹھۍ کَتھ کٔرِتھ پنٛنِس ہمسایَس سۭتۍ پنٛنِس دوستَس سۭتۍ پنٛنِس ماسٹَر اُستادَس سۭتۍ چھِ أسۍ ہٮ۪کان یہِ کٲشِر پٲٹھۍ کَتھ کٔرِتھ یہِ ہَسا چھِ واریاہ اَصٕل زبان یا أسۍ چھِ گژھان کُنہِ جایہِ تہِ اٮ۪کسکَرشَن چھِ أسۍ گژھان یا بَدَل جایہِ کُنہِ جایہِ تَتہِ چھُ آسان باقیَن مُلکَن ہٕنٛد تہِ تِم تہِ چھِ یِوان تور اَسہِ نِش بیٚہنہِ تِم چھِ تہِ کَران تَتہِ یِہَے کٔ کٔ کشمیٖری کشمیٖری زبان استعمال أسۍ چھِ تَتٮ۪ن واریاہ خۄش گَژھن اَسہِ چھُ واریاہ ہٮ۪مَت ہُران کہ أمِس تہِ چھُ سٲنۍ زبان زبٲنۍ سمٕجھ یِوان أمِس تہِ چھِ سٲنۍ کَتھ سَمٕجھ یِوان أسۍ چھِ ہٮ۪کان تیٚمِس سۭتۍ پَںٕنۍ الفاظ بیان کٔرِتھ پنٕنۍ جگہ ہٮ۪کان تیٚمِس ؤنِتھ تۄہِہ کَتہِ چھو روزان کہ أسۍ چھِ بَچپَن پٮ۪ٹھَے پںٛںہِ زبانہِ سۭتۍ پںٛنہِ لنگ زبانہِ سٕتۍ واریاہ تعٲریٖف چھِ أسۍ ہٮ۪کان اَتھ کٔرِتھ پںٛنہِ لنٛگویج پنٛنہِ زبانہِ أسۍ چھِ ہٮ۪کان تیٚمِس ؤنِتھ کہ تۄہِہ کَتہِ چھو روزان اَسہِ چھِ سۄ زبان یُس تِم کَتھ چھِ کَران اَسہِ چھِ سۄ واریاہ پسنٛد یِوان أسۍ چھِ ہٮ۪کہٕ ہٮ۪کان سۄ سَمجِتھ تِم تہِ چھِ ہٮ۪کان سٲنۍ سَٕجِتھ اَسہِ چھِ گَرِ تہِ پںٛںٮ۪ن یارَن دوستَن سۭتۍ پَنٕنۍ کَتھ ہٮ۪کان سَمجِتھ یہِ چھُ واریاہ اَصٕل زبان کَشمیٖری زبان کٲشِر زبان چھِ واریاہ اَصٕل زبان یہِ چھِ واریَہَن یِوان سَمٕجھ أسۍ چھِ سٔکوٗلَس منٛز تہِ پَنہٕ اُستاد ہیٚچھناوان کَشمیٖری پٲٹھۍ سبق اَسہِ چھُ سُہ واریاہ سَمٕجھ یِوان یا کہ سٲنۍ اُستاد چھِ کینٛہہ اِنگلِش پٲٹھۍ تہِ وَنان اَسہِ چھُنہٕ سُہ تیوٗت سَمٕجھ یِوان کیںٛہہ یوٗتاہ اَسہِ یہِ کشمیٖری لٮ۪نٛگویج سَمٕجھ چھِ یِوان یہِ چھِ واریاہ اَصٕل زبان چھِ یہِ کَشمیٖری لںٛگویج أسۍ چھِ یہِ چھِ بَناوَن سون ماحول تہِ رُت یہِ چھِ بناوَن سون گام تہِ رُت یہِ چھُ واریاہ اَصٕل لنٛگویج کَشمیٖری زبان